وعلیکُم سَلام ٹھیٖک چھِو حظ اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک ٹھیٖک اَہن حظ آ سُہ چھُنہٕ آ ٹھیٖک سُہ کَتھ کٕلاسَس چھُو تُہۍ پران

اَہن حظ آ اٮ۪ڈمِشَن چھُ اوٚپُن اَسٮ۪ن کٕہۭنۍ تہِ پَرواے چھُنہٕ آ سٲری سَبجَکٹ اِنکلوٗڈِنٛگ کَشمیٖری عرَبِک سورُے چھِ أسۍ پرناوان ٹھیٖک نہ حظ نہ اَسہِ چھُ کشمیری تہِ عربی تہِ اَسہِ حظ چھِ اَمہِ علاو وَرٲے چھِ اَسہِ تھوٚمُت یُس یِمَن پی ٹی کٕلاس اَمہِ وَرٲے چھِ اَسہِ ییٚتہِ گیمَن ویمَن ہُنٛد اَصٕل پٲٹھۍ اِنتظام تھومُت اَسہِ ییٚتہِ اَسہِ چھِ ییٚتہِ واریاہ اَصٕل فیسلٹی تُہۍ ییٚلہِ یور یِیِو تُہۍ وٕچھِو پانہٕ تہِ مطلب سُکوٗل کِتھ کٔنۍ چھُ اَسہِ بَنٲیِتھ تہٕ اَسہِ کۭژاہ فٮ۪سلٹی چھِ ییٚتہِ اَسہِ کۭتیٛاہ اصٕل مطلب ٹیٖچَر چھِ ییٚتہِ تھٲیمٕتۍ یِم مطلب واریاہ قٲبِل چھِ تِم چھِ یِم مۄہموٗلی ٹیٖچر کیٚنٛہہ تِم چھِ واریاہ اَصٕل ٹیٖچَر تِم چھِ تِمو چھِ تھٔز تٲلیٖم پٔرمٕژ بوٗزوٕحظ تُہۍ ہیٚکِو پانہٕ تہِ یور یِتھ بیٚیہِ چھِ أسۍ یہِ ٹرٛانسپوٹُک فٮ۪سَلٹی تہِ گَرٕ تام بَرابر بَرابر گرٕ تامَتھ نہ ییٚتہِ ہیٚکہِ نہٕ کِہیٖنۍ تہِ میم گٔژھِتھ تُہۍ یِیِو اَکہِ لَٹہِ یور تُہۍ وچھِو پانہٕ تہِ پَتہٕ مطلب بیٚیہِ وَنہو تۄہہِ بہٕ یہِ وادٕ کَرہو بہٕ تُہۍ تُہُنٛد بَچہِ یُتھ آسہِ نا آزَن بیٚیہِ دۄیہِ ریٚتۍ آسہِ أمِس برابر پنٛژاہ پٔرسَنٹ فرق أمۍ سُنٛد نالیج منٛز آسہِ گمٕژ مٔزیٖد مطلب اِضافہٕ نہ کہِ آسہِ کَم گٔمٕژ ٹھیٖک چھا اَہن حظ آ أمِس آسہِ مِلیمٕژ ہاں فی سٹرکچر کَرو أسۍ ییٚتی ڈِسکس تُہۍ ییٚلہِ پگاہ یور یِیِو أسۍ وَنہو تۄہہِ فیٖس ویٖس کوٗتاہ چھُ سُہ وَنہو أسۍ تۄہہِ سورُے ییٚتھٮ۪ن یہِ کِہیٖنۍ تہِ ٹ۪نشَن پَتہٕ روٗد مطلب أسۍ چھِ بیٚیہِ یِہَن تہِ مطلب یِم چھِنہ یتیٖم چھُ آسان کانٛہہ بِچار یا مولٕے ہوت چھُکھ آسان موج چھَس نہٕ آسن کیٚنٛہہ موج چھَس آسان مول چھُس أسۍ چھِ تِمَن دِوان یہِ واریاہ یورٕ کَم کَران فیٖسَس یَتھ أسۍ تَتھ باسہِ أسۍ چھِنہٕ تِمن ہٮ۪ونٕے بیٚیہِ حظ یِمن یِمن لنٛچ ٹایِم چھِ آسان تَمہِ ساتہٕ تہِ چھِ یِمَن ییٚتہِ واریاہ اَصٕل کٔنۍ مطلب اَسہِ چھِ ییٚتہِ خاص کر اَکھ چیٖزَن أسۍ ییٚتہِ چھِ ہایجیٖن سورُے ٹھیٖک چھُ ییٚتہِ چھِ صاف صفٲیی واریاہ تَتھ تہِ چھِ واریاہ کٲم کَران وۄنۍ چھُنہٕ کیٚنٛہہ تُہۍ تُہۍ یِیِو صُبحَن یور تہٕ کٔرِو کَتھ ٹھیٖک چھُ حظ چلو حظ بِہِو خۄدایس حوال اَسَلام علیکُم